آفِشَل لنٛگویج یۄس ہِندوستانَس تہٕ ہِنٛدوٗ ہِنٛدی تہٕ اِنٛگلِش مگر سٲنِس ہِندوستانَس منٛز چھِ واریاہ کیٚنٛہہ لنٛگویجہِ یِم بولنہٕ چھِ یِوان تِمو منٛز چھِ مَراٹھی چھِ کَشمیٖری چھِ بوڈو چھِ سَنسکِرٛت چھِ گُجراتی چھِ پَنجابی چھِ اَمیُک مطلب گوٚو سٲنِس ہِندوستانَس منٛز واریاہ لنٛگویج یِوان بولنہٕ کانَسٹیوٗشنَس منٛز چھِ آمژٕ زٕتووُہ لنٛگویجہٕ رِکَمنٛڈ آمٕژ کَرنہٕ گوٚو ہِندوستانَس منٛز چھِ وۄنۍ یہِ چھِ لِنٛگوِسٹک ڈایوَرسِٹی